اَگر أسۍ کَتھ کَرو نہٕ ٹٮ۪کنالجی کۄس ہٮ۪لٕپ کٔر اٮ۪جُکیشَن اِنڈَسٹِرٛیَن اَگر أسۍ وَنو کہِ پرٛٮ۪تھ کانٛہہ چھُنہٕ مُلٲزمٕے یوت کیٚنٛہہ پرٛٮ۪تھ کٲنٛسہِ چھِنہٕ پٲنٛسہٕ اٮ۪وٮ۪لیبٕل کیٚنٛہہ کانٛہہ چھُ بِچار غریب بَچہٕ آسان یُس زَن نہٕ تیوٗتاہ پونٛسہٕ اوس ہٮ۪کان جمع کٔرٕتھ کِہیٖنۍ یوٗتاہ تٔمِس آف لایِن کوچِنٛگ سٮ۪نٹَرَن منٛز پٮ۪وان اوس تہٕ آن لایِن کلاس سۭتۍ میلیو تٔمِس ساروی کھۄت بوٚڑ بار بٮ۪نفِٹ تٔمۍ کوٚر کَمَس پونٛسَس پٮ۪ٹھ پَنٕنۍ تٲلیٖم حٲصِل یُس زَن أکِس اِنسان سٕنٛدۍ خٲطرٕ ضٔروٗری چھُ یوٗٹیوٗبَس پٮ۪ٹھ بَنوو کینٛژو اِنسانو بَناے پنٛنہِ چَنلہٕ یِمو زَن پَنُن کارکَردَگی ہٲو تہٕ بَچہٕ لٲگِکھ پَرناوٕنۍ یا کٲنٛسہِ بَنوٚو کانٛہہ اٮ۪پلِکیشَن یَتھ منٛز تٔمۍ ہیٚچھنوے یَتھ منٛز تٔمۍ یہِ کانٛہہ کورُس کَرنٲے یِتھ پٔنۍ زَن گژھان چھِ واریاہ کورٕس چھِ گژھان یا کٲنٛسہِ لیٚچھ کانٛہہ بُک لیٚچھٕن آن لایِن کٔرٕن اَپلوڈ تَمہِ سۭتۍ بَچے ہُمَن تہِ پونٛسہٕ ہیٚمۍ سٕنٛد بُک تہِ گٔے ہِٹ تٔمۍ سٕنٛز کِتاب تہِ گٔے واریاہ مہشوٗر تہٕ یِم آے اَمِکۍ کیٚنٛہہ مین بٮ۪نِفِٹٕس